ہاں یہِ چھُ کہِ یۄس اَسہِ غریٖبی یُس پووَرٹی چھِ آسان اَمہِ سۭتۍ چھِ مطلب اَکھ اَگر یُس غریٖب اِنسان چھُ آسان سُہ چھُنہٕ ہٮ۪کان سُہ تِژھ فٮ۪سَلٹی پانَس دِتھ میٚڈِکَل فٮ۪سَلٹی دِتھ کیٚنٛہہ یُتھ نہٕ مطلب اَکھ أمیٖر اِنسان چھُ ہٮ۪کان دِتھ اَگر أسۍ وٕچھو کہِ یُس گورمٮ۪نٛٹ ہَسپَتال چھِ آسان تَتھ منٛز چھِ أسۍ تَتھ منٛز چھِ فِرٛی کاسٹ فِرٛی آف کاسٹ مِلان اَسہِ ہٮ۪لٕتھ یُس کِیَر چھُ میٚڈِکَل کِیَر مَگَر تَتہِ چھِنہٕ ڈاکٹر تیٖتیٛاہ اٮ۪وٮ۪لیبٕل آسان کیٚنٛہہ تِم چھِ گژھان پرٛایویٹ پرٛٮ۪کٹِس کَرنہِ یا چھِنہٕ تِم ٹایمَس پٮ۪ٹھ آسان اٮ۪وٮ۪لیبٕل کیٚنٛہہ تہٕ تَمہِ سۭتۍ چھِ اَسہِ مطلب واریاہ زیادٕ یِم رُکاوٹ یِوان أکِس اِنسان سُہ چھُنہٕ ہٮ۪کان ٹایمَس پٮ۪ٹھ تٔمِس ٹرٛیٖٹمٮ۪نٛٹ مِلِتھ کیٚنٛہہ وۄنۍ اَگر وٕچھان چھِ أسۍ کہِ یِم أمیٖر لٕکھ چھِ آسان تِم چھِ اَگر نہٕ تِمن گورمٮ۪نٛٹ ہاسپِٹل منٛز اٮ۪وَلیبٕل چھِ آسان تِم چھِ وۄتھان تہٕ گژھان چھِ پرٛایویٹ ہاسپِٹلَن منٛز أتھۍ وٕچھو أسۍ اگر یُس روٗلَر یُس گامَن مَنٛز چھِ آسان تہٕ تَتہِ چھِنہٕ آسان گامَن مَنٛز چھِنہٕ آسان گۄڈٕنٮ۪تھٕے ٹرٛانَسپوٹ تیوٗتاہ اٮ۪وٮ۪لیبٕل کیٚنٛہہ اَگر تویتہِ ہاسپِٹَل تہِ چھِ اَگر تَتہِ ہاسپِٹَل آسہِ تہِ مگر یُس تَتہِ ڈاکٹَر آسہِ سُہ تٔمِس چھُ لَگان گۄڈٕنٮ۪تھٕے واریاہ ٹایم تور یِنَس تٔمِس چھُ ٹرٛانَسپوٹ مِلان جلدی تٔمِس چھُ لَگان ٹایم تہٕ یُس تَتہِ اَکھ بٮ۪مار چھُ تٔمِس چھِنہٕ ٹایمَس پٮ۪ٹھ مِلان ٹرٛیٖٹمٮ۪نٛٹ کیٚنٛہہ اَگر کٲنٛسہِ خۄدا رٔچھِن کیٚنٛہہ اٮ۪کسِڈٮ۪نٛٹ آسہِ گوٚمُت یا کیٚنٛہہ تٔمِس چھُنہٕ ٹایمَس پٮ۪ٹھ مِلان کیٚنٛہہ کہِ گامَس منٛز ایز کَمپِیٲڈ ٹُہ سِٹی یا سِٹی منٛز چھِ آسان تَتھ منٛز چھِ آسان ٹرٛانَسپوٹ اِزِلی اٮ۪وٮ۪لیبٕل تَتھ منٛز چھِ آسان اَکہِ کھۄتہٕ زیادٕ ہاسپِٹَل اٮ۪وٮ۪لیبٕل اَگر نہٕ أکِس جایہِ واتو ٹایمَس پٮ۪ٹھ بیٚیِس جایہِ ہٮ۪کو أسۍ وٲتِتھ کہِ اَصٕل پٲٹھۍ کِیَر تٔمِس پیشنٛٹَس دِتھ